یہِ دُنیا چھُ واریاہ اصٕل ییٚتہِ چھُ واریاہ مَزٕ ییٚلہِ أسۍ مان ژٕ پِکنِک چھِ گژھان پَتہٕ چھُ اسہِ مَزٕ یِوان تَتہِ تہِ مان پہلگام چھِ گژھان تَتہِ چھِ أسۍ شوٗٹ کَران واریاہ مَزٕ چھُ یِوان تَتہِ گاڑِ منٛز چھِ أسۍ رِکارڈ وِکاڈ بوزان مَزٕ چھُ لَگَان واریاہ واریاہ اصٕل مَزٕ چھُ لَگان تَتہِ چھِ گِنٛدان منٛزٕ شُریٚن سۭتۍ چھِ گِنٛدان کوریٚن سۭتۍ چھِ گِنٛدان أسۍ ییٚلہِ ایٚکَسکَرشَن واتان تَتہِ چھِ ٹیٖچَر ویٖچَر آسان تِمَن سۭتۍ یِوان مَزٕ دِل گژھان خۄش اصٕل پٲٹھۍ واریاہ ڈِسپٕلِن چھُ آسان تَتہِ سٲری چھِ گِنٛدان پننِس پننِس ٲں زمیٖنس پٮ۪ٹھ زٔمیٖندار چھِ آسان کٲم کَران زٔمیٖنس پٮ۪ٹھ تَتہِ چھِ واریاہ سَجٲیِتھ آسان ییٚلہِ تھَل رُوان سُہ بیٚیہِ سَجان پَتہٕ اصٕل پٲٹھۍ بیٚیہِ چھِ مسجد مسجد منٛز اَتہِ چھِ آسان واریاہ سجٲیِتھ مسجد اصٕل پٲٹھۍ رٕژ چھِ آسان سَجٲیِتھ یہِ زبردست پٲٹھی تُہۍ چھُو دَپان چینٛج کیٛاہ آیہِ دُنیاہَس منٛز برٛونٛٹھ ٲسۍ نہٕ آسان فونٕے آز چھِ فوٗن تہِ دٔستِیاب آز ہیٚکو أسۍ سٲرٕے نِوٕز وُچھِتھ فونہٕ پٮ۪ٹھ ہَر کانٛہہ نِوٕز پرٛیٚتھ کانٛہہ نِوٕز برٛونٛٹھ اوٗس پیٚوان پایدٔلۍ گژھُن مان ژٕ اَگر اسہِ ماتامال آسہِ پایدٔلۍ اوٗس پیٚوان گژھُن تھَکان ٲسۍ واریاہ زٕ کِلوٗمیٖٹَر دوٗر اوٗس پیٚوَن پایدٔلۍ گژھُن أڑۍ چھِ آسان بٕڑٕ تِمَن ٲسۍ مُشکِل واریاہ گژھُن پایدٔلۍ آز چھِ گٲڑۍ آز چھِ سکوٗٹی آز چھِ بایِک ہَر کانٛہہ چیٖز چھُ آز ایٚولیبٕل اگر اسہِ کُن پیٚوان گژھُن أتنٕے دِژ بایکہِ وۄٹھ تہٕ درٛاے أتنٕے دِژ گاڑِ وۄٹھ تہٕ درٛاے دوٗر آسہِ کُن گژھُن تہٕ ٹرٛینہِ چھِ کھَژان تہٕ مَزٕ چھُ لَگان واریاہ کٲنٛسہِ آسہِ گژھُن سعودی تہٕ سُہ کھَژان جَہازَس تہٕ گوٚو فٕلایٹہِ منٛز سُہ سُہ پَتہٕ بَناوان تَتہِ پَنُن گُزارٕ تَتہِ چھِ تٔمِس جاب میلان ہَر کیٚنٛہہ چیٖز میلان فیسَلٹی ہَر کانٛہہ فیسَلٹی میلان مَزٕ یِوان واریاہ اصٕل اَگر أسۍ وۄنۍ ژھوٚٹِس منٛز وَنو دُنیاہَس آیہِ واریاہ تَبدیٖلی یہِ برٛونٛٹھ اوٗس تہِ چھُنہٕ آز کیٚنٛہہ تِکیٛازِ آز چھُ واریاہ ہُہ دٔستِیاب